کرَپشَن ہٕنٛدۍ موٗل ٲسۍ برونٛہہ کالہِ تہٕ پٔتمیو صٔدیو پٮ۪ٹھے کٔشیٖر منٛز لَبنہٕ یِوان تہٕ آز تی چھِ کینٛہہ تِمَو منٛز موٗجوٗد امہِ باپَتھ چھِ گورمِنٹَن واریاہ کینٛہہ سخت اقدام تُلۍ مٕتۍ تہٕ لُکھ یِمَن نِش بَچاونہٕ باپَتھ پوٗرٕ عمل کَران گورمِنٹَن ہسا چھِ صحیح اقدام مُجرِمَن باپَتھ تُلۍ مٕتۍ تہٕ تِہنٛدِ باپَتھ ہَس چھنہٕ صحیح سزا مُقرر کٔرۍ مٕتۍ یَنہٕ پٮ۪ٹھٕ ڈِجٹَل گورنَنٕس تہٕ اٮ۪کاونٹِبِلِٹی آے تہٕ تمہِ سۭتۍ آو اَسہِ اَکھکھ ٹرٛانسپیرَنٹ گورنَنٕس نَظرِ ییٚمہِ کہِ وجہ سۭتۍ کٔشیٖر منٛز واریاہ زیادٕ ترقی تہٕ عمل پَسنٛد ماحول نظرِ آو گورمِنٹَن چھِ واریاہ کینٛہہ اصل کامہِ کَرمٕژ تہٕ یِمَن کرپشنَن ہُنٛد نِیال گٲلِتھ عام لُکَن تامۍ راحت واتناونٕچ کوٗشِش کٔرمژ